بہٕ گٔیَس باغَس منٛز گۄڈنؠتھ بہٕ گٔیَس باغس منٛز گۄڈنؠتھ مےٚ زنٛگن واے ہیوٗ تہٕ عام چکر تٔتھٕے پتہٕ وٕژھٕس بہٕ تہٕ عام ہوش ہیوٚو تہٕ ؤژھٕس واتنٲوہس گاڑِ منٛز پتہٕ گرٕ پتہٕ ٲسٕس راتَس گَرے دیُتِم دوا پھوٚل کیاہ تام میٛادُک ویدُک تہٕ ٲس راتس گرِ صُبحن تُجیس تہٕ واتنٲو ہؠس اسلام آباد اسلام آباد دوٚپُکھ أمِس چھُ ہاٹس یِتھۍ کٲٹھۍ کٔر ہَم تَتہِ تِم ٹؠسٹہٕ وؠسٹہٕ تہٕ درٛاو ہاٹسٕے تَتہِ دود اسلام آباد پَتہٕ تُجہَس تہٕ واتنٲوہَس شہر شہرٕ ٲسٕس دۄن رٲژن ٲسِم تِم تارٕ وارٕ زنٛگن گۄڈن دۄن لٲگِتھ تہٕ تِم تِمنٕے سۭتۍ اوس پتہٕ ہاٹھ کم زیاد وۄتھان ٲسٕس دۄن دۄہَن تٔتۍ دٔیمہِ دۄہ کوٚرُکھ پَتہٕ دوٚپُکھ سٔرجری چھَس تہٕ ہاٹَس أمِس چھُ پیٖس میکر ترٛاوُن پتہٕ تروو ہؠم پیٖس مےٚ کَر بیٚیہِ دۄد تہٕ دۄیہِ دۄہہِ تہٕ کھٲلہس پتہٕ گرٕ تَتہِ پٮ۪ٹھ ووٚتُم وۄنۍ سُے دوا کھؠون تہٕ تَتہِ کُے چھَس گژھان توٗرۍ شہر کرناوان چھَس تَتہِ چک اَپ شےٚ شےٚ رٮ۪تۍ شےٚ رٮ۪تھ چھِ گژھان تہٕ گژھان چھس بیٚیہِ توٗرۍ شہر تہٕ کران چھُم تَتے چکپ وٲتۍ وۄنۍ یِم سٔتِم اوٗٹھِم نٔیِم ؤری چھُم یہِ چلان تَنہٕ پؠٹھ ووتم وۄنۍ یِتھَے پٲٹھۍ کھؠوان دوا تَتہِ کُے سورُے کُے دوا چھَس کھؠوان